کٔشیٖر منٛز چھِ اُورآل وارِیاہ اَصٕل کَلچَر مگر اَتھ دوران چھِ أنٛدۍ پٔکۍ اَسہِ مطلب پنڈِتھ چھِ سِکھ چھِ گوجَر چھِ بٔکٕروال چھِ یا نارٕتھ سایڈٕ یا وٮ۪سٹہٕ سایڈٕ یِمَن چھِ تھوڑا ڈِفرَنٛٹ ڈِفرَنٛٹ آسان مطلب ییٚتہِ چھِ ییٚتہِ آسہِ اَکھ یِمَن چھِ تھوڑا ڈِفرَنٛٹ آسان یا بٔڑۍ دۄہ چھِ آسان مُسَلمانَن چھِ الگ آسان بَٹَن چھِ الگ آسان گُجرٛین چھِ الگ آسان اَمہِ سۭتۍ آے ییٚلہِ اَکھ أکِس چھِ أسۍ گژھان مطلب گُجر گُجَر چھِ اَسہِ پِرٛژھان أسۍ چھِ بٹن پِرٛژھان بَٹہٕ چھِ اَسہِ پِرٛژھان شٲمِل کَران پنٛنٮ۪ن بَڑٮ۪ن دۄہَن منٛز یا یِمَن بَڑٮ۪ن دۄہَن منٛز چھِ أسۍ پَلَو لاگان مطلب کہِ سِکھ چھِ اَکہِ ٹایپُک لاگان بَٹہٕ چھِ اَکہِ ٹایپُک لاگان مُسلمان چھِ اَکہِ ٹایپُک لاگان پَتہٕ چھِ نیران أسۍ اَکھ أکِس چھِ مِلان جُلان اَمہِ سۭتۍ ہَسا چھِ أسۍ مطلب سون یہِ سَماج وارِیاہ اَصٕل بَنان